اَسلام علیکُم اَسہِ اوس یہِ ہَے اَسہِ حظ اوس یہِ باغ دیٛاوٕناوُن اَسہِ دِژٲے نَفرَن أکۍ تُہُنٛد نَمبر دوٚپُن تُہۍ کٔرِیو ییٚمِس کَنٹیکٹہٕ اَہَن حظ آ اَسہِ ٲسۍ اَسہِ ٲسۍ کَنسٹرکشَنٕے چَلان وۅنۍ مۄکلو اَسہِ تہٕ وۅنۍ چھِ أسۍ اَصٕل پَہم پارَک اَکھ بَناوٕنۍ تَتھ چھِ پوش ووش تہِ رُوٕنۍ اَسے چھُ سُہ اَصٕل بٔڈ حظ چھِ دَہ مَرلہٕ حظ چھِ اَہَن حظ آ اَسہِ چھُ بوٚڑ باغ بَناوُن اَسہِ حظ گژھِ تَتہِ درٛمُن درٛمُن چھُنہٕ حظ اَسہِ گژھِ تَتھ اَصٕل درٛمُن آسُن اَز چھُناہ درٛمنَس منٛز گاسہٕ تہِ یِوان سُہ گژھِ نہٕ آسُن کِہیٖنٛۍ صاف درٛمُن حظ گژھِ اَسہِ آسُن نہَ حظ نہَ اَسہِ حظ ٲسۍ کَنسٹرکشنٕے چلان اَسہِ چھِ یہِ وۅنۍ نٔو پارَک بَناوٕنۍ نہَ حظ نہَ تتھ منٛز اَسہِ یہِ اَکہِ سایڈٕ حظ چھُس لٲگِتھ اَیٚور گریٖن تہٕ ترٛےٚ سایڈس چھِس یَلے اَسہِ لٲگوٕ حظ تُہۍ تَتھ اَصٕل اَکھ چھُنہٕ حظ یِوان اَز تِم لۄکٕٹۍ لۄکٕٹۍ کُلی تِم چھَتھ ہِوِۍ چھِ تِمن پٮ۪ٹھ بَنان اَہَن حظ اَہَن حظ اَگر تِم تہِ منٛزباگہٕ لَگنَس اَکھ زٕ زٕ ترٛےٚ لَگنَس تِم تہِ تِمن اَہَن حظ آ بِلکُل حظ آ بیٚیہِ حظ أسۍ چھِ وَنان اَسہِ گژھِ ہُم دارِ چھِنہٕ حظ اَز گول دارِ یِوان بَناونہٕ تِمَے حظ چھِ أسۍ بَناوٕنۍ آ زٕ دۄہ حظ کیٚنٛہہ نہَ حظ چھُنہٕ زٕ دۄہ پیٛارو أسۍ تہٕ کوٗتاہ حظ ووت تۄہہِ تیٚمہِ خٲطرٕ تۅہہِ گژھِ یہِ اَسہِ گژھِ پارَک اَصٕل بنٕنۍ اَسہِ حظ چھِ وۅنۍ ییٖژاہ بٔڈ پارَک بَناوٕنۍ وۅنۍ ہٮ۪کِو نا تُہۍ کِہیٖنٛۍ کَنسیشَن کٔرِتھ أسۍ ہٮ۪مَو تۅہہِ واریاہ کُلۍ چھِ اَسہِ تیٚلہِ رُوٕنۍ تَمہِ حِسابہٕ

تُہۍ اَگر اَگر حظ تُہۍ گۄڈٕ یِیِو تُہۍ دِیِو نَظر اَتھ تُہۍ وُچھِو کوٗتاہ بوٚڈ چھُ کٲتیٛاہ کُلۍ لَگنَس تہٕ تَمہِ سۭتۍ ییٖوٕ تۄہہِ تہِ حِساب تہٕ اَہَن حظ تِم تہِ حظ رُوَو تُہۍ وٲتِو حظ تُہۍ یِیٖو تہٕ تۄہہِ تہِ ییٖوٕ حِساب تہٕ اَسہِ تہِ یِیہِ حِساب پَتہٕ ہٮ۪کِو تُہۍ اَسہِ ؤنِتھ کوٗتاہ کاسٹ گژھِ اَسہِ لگ بگ مگر تہِ حظ چھُ اَہَن حظ آ بِلکُل حظ کیٚنٛہہ نہَ حظ چھُنہٕ ٹھیٖک تُہۍ کٔرۍزیٚو اَسہِ فون تَمہِ دۄہ تہٕ أسۍ وَنو تۄہہِ ایٚڈرَس اَدٕ حظ بِہِو حظ خدایَس